وارِیاہ کال برونٛٹھ نَمتَس منٛز چھِ ٲسۍ مٕتۍ ییٚتہِ مٮ۪ٹاڈور پَکان تَمہِ وِزِ ٲس تِژھ تَمِچ سٔروِس وارِیاہ اَصٕل یِوان مانٛنہٕ بیٚیہِ کیٚنٛہہ کال گوٚو تَنہٕ چھَنہٕ وَنہِ ییٚتہِ مٮ۪ٹاڈار چَلان کِہیٖنۍ کیٛازِکہِ مٮ۪ٹاڈار کٔرِکھ تَنہٕ بنٛد بیٚیہِ یِم مٮ۪ٹاڈار ٲسۍ نہ تِم ٲسۍ وارِیاہ اَصٕل تِمَن مٮ۪ٹاڈارن سۭتۍ اوس پَکان سون روزگار تہِ ہَر کانٛہہ چیٖز اوس پَکان مگر گورمٮ۪نٛٹَس گوٚو نہٕ سُہ سیوٗٹ کِہیٖنۍ نہٕ نٮ۪ٹَدار آیہِ بَنٛد کَرنہٕ نٮ۪ٹاڈار ہِنٛد سِسٹَم اوس وارِیاہ الگ تھلک آسان مٮ۪ٹاڈار سِسٹَمَس اوس وارِیاہ مَزٕ مٮ۪ٹاڈار سِسٹَم اوس وارِیاہ اَصٕل بیٚیہِ دٔیِم کَتھ مٮ۪ٹاڈار یِم چَلاوان ٲسۍ تِہُنٛد روزگار اوس آرام سان پَکان تِمَن فیملی ٲس آرام سان پَکان بیٚیہِ چھِ ییٚتہِ چَلان گاڑِ بیٚیہِ چھِ ییٚتہِ اِیَرپوٹَس مَنٛز جَہازٕ بیٚیہِ چھِ ییٚتہِ چَلان اِیی رِکشا بیٚیہِ چھُ ییٚتہِ چَلان سایکَل بیٚیہِ چھُ ییٚتہِ چَلان سکوٗٹَر سکوٗٹی وارِیاہ یِم چیٖز چھِ میٖنٕز آف ٹرٛانَسپوٹ تِم چھِ اَکھ کامَن مین یوٗز کَران مگر ٹٮ۪کسی چھَنہٕ ییٚتہِ تیٖژاہ کیٚنٛہہ ییٖژاہ دِلہِ منٛز آسہٕ پَکان ییٚتہِ چھَنہٕ وٕنہِ کٔشیٖر مَنٛز تیٖژاہ ٹٮ۪کسی وٮ۪کسی پَکان کیٚنٛہہ ییٚتہِ چھَس صِرف سومو تہٕ ییٚتہِ ٲسۍ بیٚیہِ مٮ۪ٹاڈار کیٚنٛہہ کالہٕ برٛونٛہہ مگر کیٚنٛہہ ٹایِم گوٚو وٕنکٮ۪س چھُنہٕ وَنۍ مٮ۪ٹاڈار وٮ۪ٹاڈار ییٚتہِ چَلان کِہیٖنۍ بیٚیہِ چھُنہٕ ییٚتہِ کٕہٕنۍ میٖنٕز آف ٹرٛانَسپوٹ چَلان بیٚیہِ کہِ بیٚیہِ اَکھ چیٖز کیٛاہ یُس یہِ مٮ۪ٹاڈار وٮ۪ٹَڈار چھُ تِم ٲسۍ اَصٕل مگر تِمَن مَنٛز تہِ ٲس نہٕ تیٖژاہ آسان بیٚہنَس زیادٕ سیٖٹہٕ کِہیٖنۍ نہٕ تَمہِ پَتہٕ کٔر گورمٮ۪نٛٹَن اٮ۪لاٹ ٹاٹا بَسہٕ تَمہِ پَتہٕ وَنۍ پَتہٕ درٛاے ایل پی جی بَسہٕ ایٚل پی جی بَسہٕ پٮ۪ٹھ کَجَکھ وَنۍ سیوٚدُے تِم اَصٕل اَصٕل گاڑِ یِمَن تِمَن گاڑٮ۪ن منٛز ہٮ۪کو اِنسان آرام سان اورٕ یور ٹرٛٮ۪وٕل کٔرِتھ تِمَن گاڑٮ۪ن چھُ اَکھ چیٖز تِمَن مَنٛز چھِ وارِیاہ سیٖٹہٕ ایولیبل تِمَن منٛز چھِ بَچَن ہِنٛز سیٖٹہٕ زَنانَن ہِنٛز سیٖٹہٕ مَردَن ہِنٛز سیٖٹہٕ الگ الگ بیٚیہِ چھِ تِمَن بَسَن منٛز بیٚہوان آرام سان تِمَن بَسَن منٛز چھَنہٕ گژھان کانٛہہ پرٛابلِم اَسہِ پَزِ تھاوُن زیادٕ خَیال یُتھُے أسۍ اَکھ لوکَل بَس یوٗز کَرو اَسہِ پَزِ گۄڈٕ وٕچھُن کانٛہہ بُزَرٕگ ما چھُ کانٛہہ بَچہِ ما چھُ کھَڑا اَسہِ پَزِ تٔمِس پَنٕنۍ سیٖٹ ترٛاوٕنۍ یہِ چھِ اَکھ اِنسٲنیت یِمَے یوت چیٖز یِمَے یوت چیٖز چھِ یِم فیس چھِ یِوان کَرنہٕ لوکَل یَتھ منٛز سیٖٹَن ہِنٛز پرٛابلِم چھِ آسان أسۍ چھِ گورمٮ۪نٛٹَس دَپان اگر تُہۍ زیادٕ بَسہٕ اٮ۪لاٹ کٔرہِو تَمہِ سۭتۍ مِلہِ ہا اَسہِ زیادٕ زیادٕ فٲیدٕ شُکریہ